سأنِس ایریاہس منٛز چھ ساروٕے کھۄتہٕ فیمس سکوٗل گورمنٹ ہایر سیکنڈری سکوٗل کٮ۪لم یُس زن مانا ہوا چھُ أمۍچہِ فیسلٹی چھ واریاہ اصلہِ اَتہِ چھ اَصل پڑأے تہِ کران اَتہِ چھ گِندناوان تہِ اَمِکۍ سر چھ تِم چھ سرن سۭتۍ سٲرٕے شُرٮ۪ن سۭتۍ شُرے تِم چھ اکھ بہتریٖن ٹیٖچر مانا ہوا تِم چھ زبردس پأٹھۍ پرناوان اسہِ شُرٮ۪ن